آ ہیٚلو اسلام علیکُم آ جِناب تُہۍ چھُو حظ ییٚمہِ ایٚڈمِنِسٹرٛیشَن پیٚٹھ سکوٗل کہِ سَر اَسہِ حظ اوس اَتہِ ایٚڈمِشَن حظ اوس کَرُن اَسہِ چھِ ٹیٚنتھ کلاس کَرٕنۍ

اچھا

اچھا یُس حظ اَتھ ایٚکزام چھِ گژھان یہِ چھا رِٹٕن بیٚسڈٕے گژھان

اچھا مطلب أتھۍ رِلیٹِڈ آسہِ یَتھ پَران آسو اَتھ کیٛاہ گژھِ کَم سے کَم پٔرسَنٛٹیج کیٛاہ گژھِ آسٕنۍ توتہِ

اچھا ٹھیٖک اَسہِ کیٛاہ چھِ مطلب اَتھ چھا اَسہِ آن لاینٕے کَرُن ایٚڈمہِ یہِ مطلب فام بَرُن کِنہٕ اور چھُ یُن آف لاین اچھا ٹھیٖک ٹھیٖک یہِ چھِ مطلب نہ اَسہِ وُچھ اَمیُک ایڈ وُچھ اَسہِ تُہٕنٛدِ سکوٗلُک تہٕ تَمے کِنۍ اَسہِ دوٚپ أسۍ کَرو کَنفرٕم کہِ اَتہِ کیٛاہ پرٛوسیٖجَر کیٛاہ چھُ آسان تہٕ

ٹھیٖک ٹھیٖک چلو ٹھیٖک حظ چھُ